وعلیکُم السَلام اَلسَلامُ علیکُم آ ؤنۍ تو

آ آ ٹھیٖک

وۄنۍ وۄنۍ تۄہہِ کوتاہ بوٚڑ چھُو ضروٗرت کٹھ ٹھیٖک شیٹھ سَتَتھ کلوٗ کٹھ آچھا ٹھیٖک سُہ گَژھہِ لگ بھگ اکھ لچھ ترٕہ ساس آ آ اسہِ چھ اسہِ چھ اکھ زٕ ویرایٹی تۄہہِ کُس اکھ چھو نِنۍ

آ ادٕ ییِو تہٕ ییٖزیٛو تہٕ نیٖزیٛو آ سُہ چھُ سُہ بَنہِ سُہ بنہِ شیٹھ سَتَتھ کلوٗ تانۍ بَنہِ سُہ آ آ سُہ گوٚو واریاہ بوٚڈ تُہۍ دیِو تُہۍ ییو تُہۍ دِیِو یتھ نظر تۄہہِ ییٚلہِ پَسَنٛد کھَسوٕ تہٕ پتہٕ چھو تۄہہِ پَتہٕ وُچھو سُہ تُہۍ پتہٕ کرو سودا تہٕ ییٚمہ اَمہِ حساب گَژھہِ شیٹھ سَتَتھ کلوٗ چھِ أسۍ کٕنان اکھ لچھ ترٕہ ژَتجی ساس تانۍ پَتہٕ وچھو تُہۍ بُتھہِ کٔنۍ نَہ أسیٚے چھِ ہول سیل یہِ ریٹ اتھ مطلب اگر شیٹھ ٲں شیٹھ کلوٗ چھُ سُہ گَژھہِ اکھ لچھ وُہ ساس سَتَتھ کلوٗ اکھ لچھ ترٕہ ساس یِتھٔے پٲٹھۍ چھُ کھَسان ہیٛور ہیٛور اگر آسہِ

اَدٕ ٹھیٖک تہٕ ییٚمہِ ساتہٕ ییٚمہِ ساتہٕ تۄہہِ ضروٗرت آسوٕ تُہۍ کٔرۍ زیٛو فون بنہِ سُہ کوتاہ تۄہہِ کوتاہ بوٚڑ چھو سُہ ضروٗرت ٹھیٖک سُہ تہِ حظ سُہ گَژھہِ یُہوے رۄپیَس دَہ وُہ ساس ترٕہ ساس تانۍ اگر تُہۍ پتہٕ اگر تُہۍ پتہٕ دۄن ریٚتَن رٔچھہوٗن نا یہِ تۄہہِ دیٖوٕ تۄہہِ دیٖوٕ یہِ پنٛژاہ ساس اورٕ یہِ چھُ جلدی جلدی مطلب گَژھان بوٚڑ ویٚٹھان آ زبردست بستہٕ

آ وُشنیرَس آ آ سۄ لگوٕ ضروٗرت سۄ لگوٕ اصٕل سۄ چھِ اصٕل بستہٕ آسان أمس ادٕ سا ٹھیٖک چھُ ٹھیٖک چھُ ادٕ سا تُلِو بِہیٛو رۄبَس حوالہٕ